وعلیکُم سَلام اَصٕل تُہۍ چھِو حظ ٹھیٖک ؤنِو حظ ہے اَسہِ حظ اوسے یہِ سوزَن وول سُہ اوسُے تھوڑا بیمار گوٚمُت تَمے موٗجوٗبَن آو سُہ لیٹ تہٕ تَوے واژَو تۄہہِ گاڈٕ لیٹ اَدکیاہ